آ مےٚ چھےٚ ریٖسٮ۪نٛٹلی أکِس ساینٹِسٹ سٕنٛز پاے یُس آی ایس آر او چھُ آی ایس آر او یَس منٛز کٲم چھِ کَران تِمَن چھُ ناو ایس سوم ناتھ یِم چَندریان تھری یَس پٮ۪ٹھ کٲم ٲسۍ کَران